مےٚ ہَسا ہیوٚچھ واریاہ سکوٗلَس منٛز اَمہِ سۭتۍ مِثال پینٛٹِنٛگ شکلہٕ بَناونہٕ خٲطرٕ حظ آے مےٚ تِم تِم خیالات پہچان آے مےٚ واریاہ خیالات آے مےٚ اَمہِ سۭتۍ حظ بیٚیہِ حظ گوٚو مےٚ اَمہِ سۭتۍ جذبہٕ تہِ پٲدٕ مِثال اِظہار کوٚر مےٚ اَمہِ سۭتۍ حظ اِظہار عمل تہِ کوٚر مےٚ اَمہِ سۭتۍ حظ مِثال بیٚیہِ حظ درٛاے مےٚ اَمِکۍ نَتٲیِج حظ ٹھیٖک تہِ برٛونٛٹھ کُن حظ بیٚیہِ حظ آے مےٚ اَمہِ سۭتۍ خُشی کیونکہِ مےٚ تھوٚو اوکُن حظ مِثال مےٚ کوٚر نہٕ اَتھ یہِ کینٛہہ مےٚ تھوٚو اوکُن کَنٹنیوٗوَسلی تھوٚو مےٚ یہِ چالوٗ حظ کیونکہِ بہٕ چھُس ہٮ۪کان وٕنۍکٮ۪س کینٛہہ تہِ بَنٲیِتھ حظ مِثال کینٛہہ تہِ شکٕل حظ بَنٲیِتھ